یُس ہَسا مےٚ دۄیِم پرٛوڈَکٹ کَرے آڈر سُہ ہَسا اوس پیوٗماہِچ ٹی شٲٹ بٕلیک کَلَر ٲس سُہ یَتھ ایم آر پی ٲس دۄیہِ تٕرٛہ شَتھ نَمنَمَتھ ڈِسکاوُنٛٹ کٔرِتھ مِلیٛاے مےٚ سُہ ڈِسکاوُنٛٹ کٔرِتھ مِلیٛاے مےٚ سُہ سَداہ شَتھ تہٕ کُنوَنٛزاہ رۄپیہِ پیوٗما یُس پیوٗما کَمپٔنی چھِ یہِ ہَسا چھِ اِنڈیاہَس منٛز لیٖڈِنٛگ کَمپٔنی اَکھ اَمِکۍ پرٛوڈَکٹ چھِ واریاہ اَصٕل آسان چاہے بوٗٹ أنِو تُہۍ ٹی شٲٹ أنِو تُہۍ ٹرٛیک پینٛٹ أنِو تُہۍ یا کانٛہہ تہِ ایساسٔری أنِو تُہۍ پیوٗماہٕچ یِم ہَسا یِم پیوٗما یُس یہِ ٹی شٲٹ ٲس یہِ ہَسا ٲس واریاہ زَبَردَس کاٹنَس منٛز ٲس یہِ ٲس واریاہ اَصٕل لایٹ ویٹ چھِ یہِ ایل سایِز اوس مےٚ آڈَر کوٚرمُت یہِ ہَسا ٲس واریاہ زیادٕ اَصٕل اگر بیٚیہِ تہِ آسہِ کٲنٛسہِ آڈَر کَرُن فِلِپ کاٹ یا فِلِپ کاٹ چھُ دِوان واریاہ ڈِسکاوُنٛٹ پیوٗماہَس پٮ۪ٹھ کَم اَز کَم فِفٹی پٔرسَنٛٹ تام چھِ دِوان یہِ ڈِسکاوُنٛٹ اگر تۄہہِ تہِ آسِوُ کَرُن آڈَر فِلِپ کاٹ پٮ۪ٹھَے کٔرۍزیو پیوٗمایِکۍ پرٛوڈَکٹ آڈَر پَتہٕ کَرے مےٚ بیٛاکھ یُس یہِ ٹی شٲٹ چھِ یُس مےٚ دۄیِم آڈَر کٔر یہِ ٹی شٲٹ یہِ ٲس نہٕ تِژھ اَصٕل تہِ تِژھ خراب تہِ ٲس نہٕ کینٛہہ یُس ییٚمیُٚک یہِ بلیک کَلَر چھِ یہِ گوٚو تاپھٕ سۭتۍ چھِ گوٚو اَتھ رنٛگ چینٛج یہِ باسیو یِہٕے چھَتیومُت ہیوٗ اَتھ گوٚو رنٛگ چینٛج یہِ چھِ یِہٕے ڈِم رَنٛگ باسان یہِ تِژھ خاص تہِ ٲس نہٕ یہِ کینٛہہ یہِ ٲس باسان یِہٕے یہِ سیکینٛڈ کاپی پیوٗماہِچ یُس یہِ پیوٗماہِچ چھےٚ یہِ ٲس باسان یِژھ ٹی شٲٹ یہِ ٲس باسان سیکینٛڈ کاپی اَتھ گٔے واریاہ رنٛگ گوٚو اَتھ چینٛج